جاناوار چھِ مےٚ واریاہ خۄش گَژھان زِ یِمو جانوَرو منٛز چھِ مےٚ واریاہ خۄش گَژھان سُہ چھِ گاو گاو ہَسا چھِ اَکھ اَصۭل جانوَر یُس اَسہِ واریَہَن کامٮ۪ن ضوٚرَتھ تہِ چھِ یِوان تہٕ ییٚمہِ سۭتۍ أسۍ یُس اَسہِ دۄد تہِ چھِ دِوان تہٕ تَمہِ دۄدٕ سۭتۍ ہَسا چھِ أسۍ چاے تہِ ہٮ۪کان چٮ۪تھ تہٕ چاے تہِ ہٮ۪کان بَنٲیِتھ تہٕ بیٚیہِ چھِ ژامَن بَناوان بیٚیہِ چھِ اَسہِ دۄد واریاہَن پنٛنِس صحتہٕ خٲطرٕ لَگان تہٕ ییٚمہِ سۭتۍ اَسہِ طاقت بَڑان چھِ گاو ہَسا چھُ گاسہٕ کھٮ۪وان تمہِ سۭتۍ أسۍ تِم ہَسا چھِ واریاہ خۄش کینٛہہ جانوَر ہَسا چھِ تِم یِم مےٚ کھَران چھِ ہوٗن چھِ برٛٲرۍ چھِ تِم ہَسا چھِ مےٚ واریاہ تِمَن ہَسا چھِ مٔکریر تِم ہَسا چھِ مےٚ واریاہ تِمو سۭتۍ ہَسا واریاہ تِم ہَسا چھِ چٮ۪و چٮ۪و لاگان تہٕ بیٚیہِ ہَسا چھِ تِم وۄکھٕ آسان تِم حظ تِمَن ہُنٛد اگر تِم ژوٚپ کَڑان تَمہِ سۭتۍ ہَسا چھِ واریاہ بٮ۪مارِ پھٔہلان تہٕ ییٚمہِ سۭتۍ نۄقصان واتان چھِ گاو چھِ سُہ جانوَر ییٚمہِ سۭتۍ نہٕ کانٛہہ نۄقصان واتان چھِ سُہ ہَسا چھِ واریاہ اَصٕل جانوَر رَچھِنۍ